وَعلیکُم سَلام آ بہٕ چھُس فیاض صٲب ؤنۍتو کٔرۍتو حُکما آ آ بلکُل بہٕ چھُس کھٔزٕر باپٲرۍ اَچھا کھٔزرٕ کِلو چھُوا ضروٗرت آ بٕے دِمہٕ آرام سان مےٚ کیٛاہ چھُ کھٔزٕر دِنس ژٕ ونتہٕ مےٚ اکھ قٕسما مگر مےٚ نِش چھِ وارِیاہ قٕسٕم ژےٚ کُس قٕسما چھُے بکار کھٔزٕرس چھِ وارِیاہ قٕسٕم تہٕ مےٚ نِش وُنکٮ۪نس ایٚویلیبُل آسان وُنکٮ۪س مےٚ نِش یِمَے دَہ پنٛداہ کھٔزٕر سو اکھ چھِ تتھ منٛز سُہ میجوٗل کھٔزٕر کیٛاہ چھِ یِم تہٕ بہٕ چھِسے وَنان یہِ چھُ نمبر وَن چھُ ژےٚ چھُیا نمبر وَنٕے ضروٗرت کِنہٕ ژےٚ چھُے یِم سستٕے ضروٗرت اَچھا نمبر ون چھُ یِوان ماننہٕ میجوٗل کیٛاہ چھِ آ اگر نہٕ میجوٗل گَژھنَے ژےٚ پسنٛد تیٚلہِ کھٮ۪تہٕ اجوا چھُے تَمہِ پتہٕ یِوان دوٚیمِس نمبرس پٮ۪ٹھ ماننہٕ اجوا بیٚیہِ چھِی سارِوٕے کھۄتہٕ اَصٕل چھُے میجوٗلٕے مگر ژٕ وُچھِ مےٚ نِش کٔتیٛاہ کٔتیٛاہ چھِ ایٚویلیبُل میجوٗل چھِ مےٚ اجوا چھِ مےٚ برہی چھِ مےٚ ڈیگلیٹ نوٗر چھِ مےٚ سُکاری چھِ خودری چھِ مزا اَفتاری چھِ سفاری چھِ اَچھا میجوٗل گژھیا ژےٚ میجوٗل میجوٗل دِمو کٔژ کِلو چھِ تۅہہِ بکار دَہ کِلو مگر یہِ گَژھِی اَتھ چھِ ریٹ تہِ تِژھٕے یہِ گَژھِی ژےٚ پنٛداہ شتھ رۄپیہِ کِلو آ پنٛداہ شتھ تہٕ دَہ کِلو سُہ گوٚو سیوٚدُے پنٛداہ ساس رۄپیہِ دَہن کلووَن تُہۍ چھِوا تۅہہِ چھُوا دُکانس خٲطرٕ اَچھا دُکان دارن خٲطرٕ چھِ اَسہِ تھوٚومُت پنٛداہ پٔرسنٛٹ ڈِسکاوُنٛٹ آفر تہِ آ اگر تُہۍ مےٚ نِش یِیِو وُنکٮ۪نس تۅہہِ دِمو بہٕ پنٛداہ پٔرسنٛٹ ڈِسکاوُنٛٹ آفر دَہن کلوون پٮ۪ٹھ مگر أتھۍ یوٚتن یہِ چھُ دۅنٕے پٮ۪ٹھ ایٚویلیبُل یہِ ڈِسکاوُنٛٹ اَکھ چھِ میجوٗلس پٮ۪ٹھ بیٚیہِ اجواہس پٮ۪ٹھ اَمہِ ورٲے چھِنہٕ أسۍ ڈِسکاوُنٹ دِوان بیٚیہِ کُنے پٮ۪ٹھ نہَ نہَ باقین چھِنہٕ تِم چھِ لوکلٕے تِم چھِ یِمَے گَژھان ترٛےٚ ہتھ رۄپیہِ ڈاے ہتھ رۄپیہِ کِلو تِمن چھِنہٕ زیادٕ فٲیدا زینُن آسان تتھ منٛز نمبر ون چھُ یِمے زٕ میجوٗل تہٕ اجوا یِم چھِ درٛۅگی پہمتھ گَژھان تَمہِ باپتھ چھِ أسۍ کَران کام یِمن چھِ ڈِسکاوُنٛٹ تھوٚومُت اَسہِ آ تُہۍ کٔرِو کٲم مےٚ چھُ ژورِ بجہِ پتھ کُن اوٗرۍ نیرو اگر تۅہہِ برٛۄنٛٹھے گوٚو پاسِبٕل تُہۍ یِیو ژورِ بجہِ برٛونٛٹھٕے میٛٲنِس دُکانس پٮ۪ٹھ اَچھا ٹھیٖک چھُ ؤلِو ؤلِو پانٛژھ کِلو تھاو بہٕ پیک کٔرِتھ یِمے میجوٗل ہاں او کے سر اَدٕ حط ٹھیٖک چھُ بِہِو بِہِو